کُکِنگ لٲج مےٚ سِٹاٹ کَرٕنۍ تَمہِ ساتہٕ یہِ ٲس زِ مےٚ شوق مےٚ ٲس مجبوٗری مےٚ گٔے بی ٹٮ۪کَس سَمجی سِلٮ۪کشَن کشمیٖر یونوَرسِٹی مَنٛز پَتہٕ گٔے مےٚ کٲم مےٚ اوس نہٕ یِوان ٹایِم گَرٕ یِنَس بہٕ بیوٗٹُھس تٔتی کوچِنگ بہٕ بیوٗٹُھس تٔتی ڈیرَس تٔتی نزدیکھٕے تہٕ پَتہٕ کٔر مےٚ کٲم مےٚ بَنیو نہٕ ہوسٹَل نہ بنیو مےٚ پییِنگ گٮ۪سٹ مےٚ کٔر کٲم أسۍ بیٖٹھۍ زٕ دوس یَتھ ہوسٹَلَس ہوسٹَلَس کٔر اَسہِ کٲم یعنے کہِ بیوٗٹُھس بہٕ ہوسٹَلَس مَنز تہٕ چھُس بہٕ أتی کھٮ۪وان تہٕ مگر مےٚ چھُنہٕ تگان رَنُن کِہیٖنۍ لوگ مےٚ سِٹاٹ کَرُن یعنے کہِ رَنُن بَتہٕ خٲط بَتہٕ رَننہٕ خٲطرٕ اوس مےٚ یعنے کہِ رایِس یَتھ أسۍ وَنان چھِ تَمہِ خٲطرٕ اوس مےٚ رایِس کُکَر مگر سِیُن یُس مےٚ اوس رَنُن کیٚنٛہہ کُک اوسُم کَرُن سِیُن وِیُن اوسُک رَنُن تَمہِ خٲطرٕ اوس مےٚ کَرٕنۍ کٲم اوس مےٚ پانے ہیچُھن چھُ لٲج مےٚ گۄڈنٮ۪تھ ٹھوٗل کٔرٕنۍ ٹھوٗل اوسُس بہٕ کَران تہٕ مےٚ دوٚپ پَتہٕ مےٚ چھا وۄنۍ دُہٲے ٹھوٗلٕے یٲتۍ کھیٚنۍ پَتہٕ کٔرۍ مےٚ کٲم مےٚ لٲج وۄنۍ باقٕے چیٖز تہِ کَرٕنۍ یو مےٚ لٲگۍ پَتہٕ ٲلوٕ لٲگۍ مےٚ تَلٕنۍ ٲلوٕ لٲگۍ مےٚ تَلٕنۍ پَتہٕ لٲگۍ مےٚ ٲلوٕ پَتہٕ تَلنہٕ تَلنہٕ یعنے کہِ لٲج مےٚ یعنے کہِ تَلٕنۍ لٲگۍ مےٚ یعنے کہِ ٲں پَتہٕ دوٚپ مےٚ مےٚ دوّپ ہے باقٕے سِنۍ تہِ ہیٚچھو گَنڈٕ کِتھ کٔنۍ چھِ رَنان کۄکُر کِتھ کٔنۍ چھِ رَنان ٲلوٕ کِتھ کٔنۍ چھِ رَنان ٹماٹر کِتھ کٔنۍ چھِ رَنان ہاکھ چھُ رَنُن پَتہٕ ییٚلہِ مےٚ کٔر کٲم اَکھ فٔسٹ یۄس مےٚ گۄڈنِچ ایکسپیٖریَنس اوس اصل پٲٹھۍ سیُن رَنُن سُہ ہَسا اوس مےٚ گَنڈٕ ماز تہٕ یارا مےٚ ہَسا گوس دُکانَس پٮ۪ٹھ أنۍ مےٚ یارا گَنڈٕ وُہَن رۄپٮ۪ن بیٚیہِ اوٚنُم کۄکُر اوٚنُم کۄکُر اوٚنُم ڈۄڈس ہَتَس تہٕ أسۍ چھِ زٕ دوس تہٕ مےٚ آیہِ تورِ مےٚ تُلۍ تہٕ مےٚ نِکرٲے گَنڈٕ بیٚیہِ أنِم ٹماٹر زٕ ژور تہِ گَنڈٕ نِکرٲے مےٚ تہٕ ٲسۍ گَنڈٕ نِکراونہٕ سۭتۍ چھِ گَژھان تھوڑا پرابلٕمو تھوڑا چھِ باسان مُشکِلی تھوڑا امہِ موٗجوٗب کیازِ کہِ گَنڑڈن چھِ تھوڑا دٔہ دِوان تہٕ أچھَن چھِ یِوان پَتہٕ تَمہِ سۭتۍ یہِ یُتھُے مےٚ نِکرٲے گَنڈٕ تہٕ لوگ مےٚ سیُن رَنُن کۄکرَس کٔر مے أنۍ مےٚ گۄڈنٮ۪تھٕے فٕکَر أنۍ مَس آبَس مَنزو تہٕ گَنڈٕ تروومَس لیدٕر ویدٕر تہٕ پَتہٕ توٚلُم تہِ کۄکُر تہٕ ہورٕ کٔر مےٚ کٲم مےٚ کٔر کٲم گَنڈٕ کٔرۍ مےٚ یعنے کہِ تُم أنۍ مےٚ تٔلنِس تُم أنۍ مےٚ تٔلنِس تَتھ سۭتۍ ترٲیِم ٹماٹَر تہِ تہٕ ٹماٹَر سۭتۍ سۭتۍ کٔر مےٚ کٲم یعنے کہِ ٲں دِتۍ مےٚ یِم تٔلِیُن ولِیُن آرام سان پَتہٕ چھُس بہٕ کَران کٲم أنۍ مےٚ ماز یعنے کہِ کۄکُر بیٚیہِ گَنڈٕ بیٚیہِ ٹماٹَر لٲگِم أکسٕے مَنز دِیُت مَکھ تھوڑا ٲں اوسَکھ بہٕ دِوان چمچہٕ سۭتۍ تھوڑا پھِیُرمطلب پھِیُر دِوان اورٕ یورٕ کَران کَھلَن دِوان کَھلَن یِتھُے بہٕ کَھلَن چھُس دِوان دِوان پَتہٕ تروومَکھ مےٚ تھوڑا تروومَس نوٗن مَژروانگُن تیٖل ویٖل سورُے فِٹ تہٕ بیٚیہِ تروومَس مےٚ أتی ترٲے مَس مےٚ مسالہٕ وسالہٕ باقٕے چیٖز بٲدیان تروومَس تھوڑا تروومَس بیٚیہِ زِر زیُر وِیُر تروومَس بٕڑٲل ترٲے مَس تہٕ دِوان چھُس بہٕ اَتھ تھوڑا فِیُر تہٕ اورٕ یورٕ تہٕ تروومَس رَس وَس آرام سان تہٕ دِژمَس سیٹی پَتہٕ یِتھُے یہِ سیٹی دِژمَس مےٚ پانژَن دَہَن زٕ سیٹی دِژمَس مےٚ تہٕ وول مےٚ سیُن بۄن اَتہِ کٔر مےٚ کٲم اَتہِ یِتھُے مےٚ وول بۄن تہٕ مےٚ اوس کٔرمٕژ کٲم یِتھُے مےٚ اَتہِ سِنِس کوٚر ٹیسٹ یہِ اوس سیُن زَبَردَس ہے اوس یہِ مَزٕ اوس اَتھ زَبَردَس یُتھ سِینُے اوس نہٕ مےٚ وٕنِس تام لایفہِ مَنٛز کھیٚومُت یعنے کہِ تِیُتھ لوٚگ مےٚ اَتھ مَزٕ اَتھ سِنِس یُتھ سینُے اوس نہٕ مےٚ زانہہ کھیٚومُت لایفہِ مَنز تہٕ اَمہِ سۭتۍ باسیو مےٚ یہوے مےٚ چھُ تَگان زَبَردَس یہِ ٲس مےٚ گۄڈنِچ ایکسپیٖریَنٕس سِیُن رَننٕچ مےٚ اوس نہٕ اوٚتانۍ لایفہِ مَنٛز سِیُن رونمُت زٕہٕنۍ یُتھ سِینُے باسیو نہٕ مےٚ میون دوس زٕ ٲسۍ پَتہٕ اَپٲری تہٕ تِمو تہِ کھٮ۪و تِمو دوٚپ اے کۄکَرَس تہِ اوس زَبَردَس مَزٕ گَنڈَن تہِ اوس مَزٕ تہٕ یُتھ مَزے اوس چھُنہٕ اوسمُت یعنے کہِ وٕنِس تانۍ چھُنہٕ اُمو ٹیسٹاے زانہہ یُتھ یعنے کہِ وٕچھمُت یُتھ اَتھ سِنِس اوس مَزٕ تہٕ یِمو کٔرۍ مےٚ تعٲریٖف زَبَردَس دوٚپُکھ ہے ژٕ چھُکھ زَبَردَس شٮ۪ف چھُکھ ژٕ کُک چھُکھ ژٕ زَبَردَس ژےٚ چھُی تَگان اصل با یہِ رَنُن تہٕ یہِ ٲس مےٚ گۄڈنِچ ایکسپیٖریَنس سو یعنے کہِ رَننَس تہٕ یِہے اوسُس مےٚ وَنُن